أزکِس زَمانَس منٛز گوٚو ہَر اَکھ چیٖز یِتھ کٔنۍ چینٛج کہِ یَتھ زَمانَس منٛز یۄس نِو ٹٮ۪کنالجی آسہِن آز کَل چھِ لوٗکھ ہَر کانٛہہ ویٖڈیو یا ہَر کانٛہہ بٲتھ ہَر کانٛہہ رِکاڈ پنٛنیو فونو سۭتۍ بوزان برونٛہہ کیٛاہ ٲسۍ کَران برونٛہہ ٲسۍ چاہے کانٛہہ رِکاڈ آسہ ہے بوزُن چاہے کانٛہہ بٲتھ آسہِ ہے بوزُن سُہ ٲسۍ لوٗکھ ریڈِیو پٮ۪ٹھ بوزان یِتھ کنۍ آیہِ سٲنِس سَماجَس منٛز چینٛج